اَسلام علیکُم ییٚلہِ مےٚ گۄڈنیُک پرٛوڈَکٹہٕ اوٚن سُہ اوٚن مےٚ رایِس کُکَر سُہ اوس سُہ چھُ واریاہ اصٕل رایِس کُکَر تتھ گٔیہِ از سُہ اَنے مےٚ زٕ ساس کُنوُہَس مَنٛز تہٕ ونتہِ چھُ سُہ رایِس کُکَر چَلان تتھ چھِ واریاہ اصٕل خٲصیت کہِ سُہ چھُ کَم پاورَس پیٚٹھ چَلان بیٚیہِ چھ تتھ مَنٛز روزان واریاہ اصٕل وُشُن بَتہٕ وُشُن بَتہٕ مَطلَب تتھ چھ واریاہ مِٹیٖریَل تہِ اصٕل تہٕ تتھ چھِ تتھ چھِ مےٚ زٕ بانہٕ تہٕ أکِس بانَس مَنٛز چھَس بہٕ بَتہٕ رَنان بیٚیِس بانَس مَنٛز چھِ أسۍ چاے واے وُشناوان تہٕ بیٚیہِ چھِ ترٛیش ویش وُشناوان سُہ چھُ واریاہ اصٕل رایِس کُکَر تہٕ تتھ چھ واریاہ اصٕل ٹایِم تہِ نیران بیٚیہِ چھُنہٕ تتھ پاوَر پیٚوان زیادٕ دیُن مَطلَب گَژھِ نہٕ تتھ آسُن کِہیٖنۍ تہِ سُہ چھُ مےٚ اوٚنمُت سیمسَنٛگ والیٚن نِشَن تہٕ سیمسَنٛگ کمپٔنی یۅس اکھ چھِ تمَے پیٚٹھ چھُ سُہ مےٚ تتِی چھُ مےٚ اوٚنمُت سُہ تہٕ سُہ چھُ واریاہ اصٕل تِمو دِژ مےٚ تتھ گارَنٹی دوٚپُکھ یہِ ہَسا چَلہِ واریاہ اصٕل مگر شُکُر گُذار چھَس بہٕ تمہِ کَمپٔنی ہُنٛد سُہ ہَسا چَلو مےٚ واریاہ اصٕل بیٚیہِ گوٚو نہٕ سُہ اَزتانۍ زٕہٕنٛے تہِ خَراب أمۍ تہٕ سُہ گوٚو نہٕ زٕہٕنٛے تہِ خَراب پَتہٕ اوٚن مےٚ تٔمۍ پَتہٕ بیٛاکھ یہِ پرٛوڈَکٹہٕ مگر تِمہٕ گٔیہِ واریاہ خَراب اتھ پیٚیہِ مےٚ زانٛہہ رۄپے تہِ لاگٕنۍ بیٚیہِ چھِ اَتھ أسۍ اَتھ زَن تہٕ لاگو یورٕ آب اتھ چھُ مِنٹَن دۅن مَنٛز آب تہِ وُشنان بیٚیہِ چھ اتھ بَتہٕ تہِ واریاہ اصٕل گژھان سُہ بَتہٕ چھُ یِوان ہۅکھوٚے کھیٚنہٕ تہٕ اِسلیے چھَس بہٕ کَران کٲم یُس مےٚ یہِ پرٛوڈَکٹہٕ اوٚن یہِ اوٚن مےٚ صِرف اوٚن مےٚ یہِ ترٛیٚن ساسَن تہٕ مگر یہِ گوٚو نہٕ خَراب زٕہٕنٛۍ تہِ نہَ چھِ اتھ پیٚوان پاورٕچ نہَ چھِ اتھ پاورٕچ ٹینشَن زیاد آسان کینٛہہ پاوَر یِتھُے یِوان چھِ دَہَن مِنٹَن روٗزۍتن تہٕ اتھ چھِ آسان آب وُشنیاومُت تہٕ پَتہٕ چھَس بہٕ کَران کٲم پَتہٕ چھَس بہٕ ترٛاوان واے اتھ تہٕ یِوان چھِ بَتہٕ رَننہٕ مگر بَتہٕ کیٛاہ چھُ یِوان اَتھ مَنٛز رَننہٕ یہِ چھُ آسان واریاہ پھَمب ہیٚوٗ توٚمُل بَتہٕ تہٕ اِسلیے یُس مےٚ یہِ پرٛوڈَکٹہٕ اوٚن مےٚ أنۍ واریاہ پرٛوڈَکٹہٕ مگر یُس مےٚ یہِ اوٚن مےٚ گۄڈنیٚتھ اوٚن مےٚ یِہَے پرٛوڈَکٹہٕ یہِ اوس واریاہ اصٕل تکیٛازِ اتھ یُس مِٹیٖریل چھُ یہِ چھُ اتھ چھِنہٕ مِٹیٖریل تہِ وَنان واریاہ اصٕل اَتھ چھِ زٕ مَنجول أکِس مَنجولَس مَنٛز چھِ أسۍ صُبحٲے رَنان بَتہٕ بیٚیِس مَنٛجولَس مَنٛز چھِ شامَس بیٚیہِ چھَس بہٕ مٔنٛزی کُنہِ ساتہٕ اَتھ مَنٛز ترٛیٚش تہِ بہٕ وُشناوان یا چاے تہِ وُشناوان یہِ چھِ واریاہ اصٕل چیٖز بیٚیہِ چھِ یہِ کمپٔنی تہِ اصٕل سیمسَنگٕچ کمپٔنی یہِ چھِ واریاہ اصٕل کمپٔنی بیٚیہِ چھِ چیٖز دِوان واریاہ یِہُنٛد چیٖز چھُ بیٚیہِ آسان واریاہ اصٕل بیٚیہِ چھُ اَتھ یِوان فٲیدٕ تہِ سیمسَنٛگ کمپٔنی چھِ واریاہ اصٕل کمپٔنی تہٕ بیٚیہِ چھِ یِمن یِہُنٛد یُس اَتھ مِٹیٖریل لٲگِتھ چھُ آسان سُہ تہِ چھِ آسان واریاہ اصٕل تہٕ ییٚلہِ مےٚ یہِ آرڈَر کوٚر تہٕ بہٕ ٲسٕس دَپان پَتہٕ بہٕ ٲسٕس کَران کٲم پَتہٕ ٲسٕس بہٕ یہِ لاگان تہٕ پَتہٕ ٲسٕس بہٕ مٔنٛزی اتھ کَران کٲم مٔنٛزی ٲسٕس بہٕ اتھ کَران وُشناوان چاے مٔنٛزی ٲسٕس وُشناوان مٔنٛزی ٲسٕس بہٕ وُشناوان اتھ یہِ ترٛیش مٔنٛزی ٲسٕس کَران کٲم مٔنٛزی ٲسٕس کَران رَنان بَتہٕ تہِ مگر اتھ مَنٛز چھُ واریاہ اصٕل بَتہٕ گَژھان یہِ بَتہٕ چھُ یِوان اصٕل پٲٹھۍ کھیٚنہٕ تہٕ بہٕ چھَس شُکُر گُزار امہِ کَمپٔنی ہُنٛد اَتھ چھُ مِٹیٖریل تہِ واریاہ اصٕل بیٚیہِ یِم چیٖز چھِ یِم چھِ واریاہ اصٕل آسان یہِ اوس مےٚ گۄڈنیٚتھ اوٚنمُت یہِ چیٖز امہِ برٛونٛہہ اوس نہٕ مےٚ کِہیٖنٛۍ چیٖز اوٚنمُت تہٕ مگر یہِ اوس واریاہ شُکُر خۄدایَس کُن یہِ رایِس کُکَر درٛاو مےٚ واریاہ اصٕل اَتھ در اَتھ آو مےٚ واریاہ فٲیدٕ بیٚیہِ چھَس بہٕ اَز کَنٹِنیو چاے تہِ وُشناوان اتھ اَتھ مَنٛز بَتہٕ تہِ رَنان واریاہ اصٕل فٲیدٕ آو مےٚ اتھ مَنٛز تہٕ یُس یہِ رایِس کُکَر چھُ باقٕے تہِ أنۍ مےٚ امہِ پَتہٕ أنۍ مےٚ واریاہ مگر تِم درٛاے نہٕ یِتھۍ کِہیٖنٛۍ تہِ نہٕ یُتھ یہِ رایِس کُکَر درٛاو تکیٛازِ مےٚ أنۍ امہِ پَتہٕ واریاہ چیٖز مگر تِم درٛاے نہٕ اصٕل کِہیٖنٛۍ تہٕ تِم أنۍ مےٚ اَکہِ ریٚتہٕ بیٚکہِ ریٚتہٕ گٔیہِ تِم خَراب تِم ٲسۍ نہٕ اصٕل کِہیٖنٛۍ مگر یُس یہِ رایِس کُکَر چھُ یہِ اوس واریاہ اصٕل